ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ بوٹ چلاوان اَسہِ حظ ٲس بوٹَس اَکھ رایڈ کرناوٕنۍ تُہی کَتہِ پٮ۪ٹھٕ کور تام چھُو گژھان گٲنٛٹس دۄن گٲنٛٹن حظ چھِ اَسہِ کرٕنۍ رایڈ گٲنٛٹس تہٕ دۄن گٲنٛٹن اۭں اَسہِ چھےٚ دۄن گٲنٛٹن ضوٚرَتھ اَہن حظ اَہن حظ اۭں اَچھا اَچھا ٹھیٖک ٹھیٖک مےٚ وٕنۍتو اَکھ چیٖز بیٚیہِ تَمہِ مٔزیٖد تہِ ہیٚکیٛاہ تُہُنٛد بوٹ بیٚیہِ کُنہِ سایڈٕ گٔژھِتھ یُس حظ ڈلس مارکیٹ چھُ اَگر زَن تپٲرۍ تپٲرۍ تہِ ہیٚکِواہ تُہۍ أسۍ بہٕ حظ اَنن تیٚلہِ پوٗرٕ فیملی سٲرٕے تہٕ أسۍ زَنہٕ آسو دَہ پَنداہ نَفر تیوٗتاہ چھےٚ ہٮ۪کان تَتھ کٔھسِتھ مےٚ ؤنۍ تو اَکھ چیٖز اَتھ اَتھ کیٛاہ سِپی اَتھ ما چھُ زیادٕ کیٚنٛہہ خطرٕ وَطرٕ آسان تُہۍ چھُو حظ سیفٹی کیٚنٛہہ تھاوان اَتھ

اَچھا اَچھا گوٚو ٹھیٖک اَہن حظ مےٚ ؤنۍ تو بَچہِ چھِ حظ اٮ۪لاوُڈ لۄکٕٹۍ بَچہِ چھِ حظ اٮ۪لاوُڈ کیٚنٛہہ اَچھا گوٚو تَتھ منٛز چھِ لۄکٕٹۍ بَچہِ تہِ اٮ۪لاوُڈ

اَہن حظ مےٚ حظ توٚر سَمٕج مےٚ ؤنۍ تو تُہۍ کیٛاہ چھِ اَتھ وَنان یہِ اَگر زَنہٕ أسۍ کھَسو أسۍ اَتھ چھےٚ کیٚنٛہہ ٹایم مُقرر کِنہٕ بیٚیہِ چھُ الگ الگ کُنہِ تہِ ٹایِمہٕ ہٮ۪کان یِتھ دَہہِ بَجہِ پٮ۪ٹھ ژۄن تام تہِ چھُو حظ تُہۍ تُہۍ چھُوحظ ژیر تام تہِ پکان چلو شُکریہ شُکریہ